ییٚلہِ ہسا نیبرِم لوٗک آے یور اَسہِ ہسا آو تِمن سۭتۍ واریاہ زیادٕ مَزٕ ییٚلہِ تِمو ییٚتہِ اِنٛڈسٹری بِنٲو اَسہِ ہسا ہیٚژ ترقی کَرٕنۍ اَسہِ ہسا ٲس سٮ۪ٹھاہ غریٖبی تِمو ہسا کَرنٲے أسۍ اینٹرٹینمنٹ تِم ہسا ہٮ۪چھنٲے أسۍ خۄش روزُن أسۍ ہسا ٲسۍ آسان غَمس منٛز غیٖر گٔمٕتۍ نیٚبرِمو لٔکن ہُنٛدۍ سۭتۍ ووت اَسہِ واریاہ زیادٕ فٲہِدٕ تِہنٛد تِمو ترایہِ اِنٛڈسٹریٖز تِمہِ سۭتۍ ووت اَسہِ سٮ۪ٹھاہ آرام سانیٚن بَچن سانیٚن یِنہٕ والیٚن نَسلَن تہِ واتہِ آرام اسہِ ٲس نیبرِم لوٗکھ ہسا چھِ واریاہ اَصٕل اَسہِ ہسا واتہِ تِہنٛدۍ سۭتۍ آرام سانہِ سۭتۍ تہِ گژھِ تِمن آرام واتُن